میٛانہِ زندگی منٛز چھِ ساروی کھۄتہٕ زیادٕ ویلیوٗ گۄڈٕنٮ۪تھ پنٛنِس مٲلِس ماجہِ تَمہِ پتہٕ گٔے فیملی مِمبٲرٕس تَمہِ پتہٕ گٔے پنٕنۍ رِشتہٕ دار ہمساے تَمہِ پتہٕ گٔے پنُن فرٛٮ۪نٛڈ سٔرکَل تَمہِ پتہٕ گٔے پنٕنۍ ٹیٖچَر اَسہِ پَزِ تَمہِ پَتہٕ گوٚو پونٛسہٕ اَسہِ پَزِ أزکِس زَمانَس منٛز مٲلِس ماجہِ واریاہ خدمَت کَرٕنۍ أزیُک یُس زَمانہٕ چھِ مٲلِس ماجہِ چھِ یِوان واریاہ نافَرمٲنی کَرنہٕ تِمَن سۭتۍ چھِ نِوان بُرٕ سلوٗک کَرنہٕ اِسی لیے اَسہِ پَزِ مٲلِس ماجہِ ہُنٛد احترام کَرُن یِمو أسۍ اَتھ قٲبِل بَنٲے پَتہٕ چھِ اَسہِ سٲلِم کیٚنٛہہ مٔشِد گَژھان پَتہٕ چھِ أسۍ مول موج لَتھ کٔڑِتھ نٮ۪بَر ژھٕنان زِ پَنٕنۍ زِندگی گُزارنہٕ باپَتھ یِمو مٲلے ماجے چھُ آسان واریاہ خاب وٕچھمٕتۍ سانہِ خٲطٕر یِم شُرۍ دِن اَسہِ بٕجرَس منٛز سَہار اَسہِ واتان مگر أسۍ چھِ سہٕ مٔشِد گژھان مٔشراوان یِم مول موج یہِ نظرِ تھٲیِتھ زِ اَسہِ کَماوو پونٛسہٕ گُزارو زِندگی اَسہِ پَزِ پنٛنٮ۪ن یارَن دوستَن سۭتۍ تہِ اَصٕل سلوٗک کَرُن یِمو اَسہِ وَقتہٕ وَقتہٕ چھِ آسان ہِمت دِژمٕژ حوصلہٕ دیُتمُت اَسہِ کیٛاہ پَزِ کَرُن صحیح کیٛاہ چھُ غلط کیٛاہ چھُ اَسہِ پَزِ ہَمسایَن سۭتۍ اَصٕل سلوٗک کَرُن ییٚمۍ سۭتۍ سٲنۍ اَکھ پہچان چھِ بَنان معاشرَس منٛز ییٚمۍ سۭتۍ سون زِ سَفَر آسان چھُ گَژھان سٲنۍ تٲریٖف چھِ گَژھان گامَس منٛز یِہوٚے اوس